یُس زَن میون فیورِٹ ٹایِپ فوٗڈ چھِ سُہ چھِ وازوان وازوان چھِ ییٚتہِ کٔشیٖر ہِنٛدِس یُتھُے خاندَر چھِ آسان تمہِ وِز چھِ یِوان سُہ بَناونہٕ یُس یہِ وازوان چھِ سُہ چھِ ہٮ۪کان أسۍ گَرِ تہِ بَنٲوِتھ یا ہٮ۪کان سالَس پٮ۪ٹھ گٔژھِتھ تٔتی کھٮ۪تھ زیادٕتَر چھِ مےٚ گژھان یہِ تٔتی پَسنٛد کھیوٚن یُتھُے خاندَر چھِ آسان کیٛازِکہِ تَتہِ چھِ ژور ترٛامہِ منٛز دِوان تَتھ منٛز چھِ لگان واریاہ زیادٕ مَزٕ ژور لوٗکھ چھِ آسان ژور یِم زَن ژور اجنٔبی لوٗکھ چھِ آسان تِمَن چھِ تھاوان أکِس ترٛامہِ پٮ۪ٹھ اَمہِ سۭتۍ چھِ پانہٕ ؤنٮ۪ن پیٛار تہِ بَڑان بیٚیہِ یُس زَن وازوان چھِ سُہ چھِ واریاہ زیادٕ اَصٕل آسان